سٲنِس بارتہٕ کِس سَماجس منٛز چھُ مزہبن ہُنٛد اَہم کِردار یَتھ سٲنِس بارتَس منٛز چھِ مُختلِف مذہبکۍ لُکھ روزان یَتھ منٛز بٔڑۍ مزہب ہِندویِزم چھُ اِسلام چھُ سکِزم چھُ بود چھِ ایٖسٲیۍ چھِ یِم سٲری مذہَبٔکۍ لُکھ چھِ پانہٕ ؤنۍ رلِتھ مِلِتھ روزان تہٕ بَڑٕ بایِہ چارا چھُکھ پانہٕ ؤنۍ تھوومُت بٲیہِ بَنٛدُک چھُکھ پانہٕ ؤنۍ تھوومُت أسۍ چھِ أکِس اکھ سُنٛد مذہَب پانہٕ ؤنۍ پسنٛد کَران ییٚلہِ ہندویزمُک کانٛہہ بوڑ دوہ آسہِ مُسلمان سِکھ باقٕے مذہَبٔکۍ لُکھ چھِ اَتھ منٛز بَڑٕ بڑا چڑا کَر حصہٕ نِوان یَتھے کٲٹھۍ چھُ ییٚلہِ مُسلمان مذہَبن ہٕنٛدۍ بٔڑۍ دۄہ عیٖزن پٮ۪ٹھ آسَن ہندوٗیزم لُکھ چھِ باقی مذہَبن ہٕنٛدۍ لُکھ چھِ بڑٕ خٔلوٗص سان پیارٕ سان أکِس اکھ مُبارٕکِس گژھان مِٹھایہِ بٲگراوان شٲدین منٛز سانین شٲدین منٛز خوشین منٛز أکِس اکھ سۭتۍ شٲمِل گژھان اَسہِ پزِ پانہٕ ؤنۍ بٲے چارٕ تھاوُن یکجہتی ہاؤنۍ یَتھ أسۍ وَنان یِتھ کٲٹھۍ عام کہاوت چھِ ہِنٛدو مُسلِم بایی بایی آپَس مے ہیں بایی بایی یہِ چھُ واریاہ بوڑ مُلک سون بارَت چھُ واریاہ بوڑ مُلک اَتھ منٛز چھُ واریاہ مذہب تِم تہِ یِم لۄکٕٹۍ لۄکٕٹۍ مذہب چھِ لُکھ مذبہَب لُکھ مانان وٲلۍ تِمو منٛز تہِ چھِ أسۍ تِہندٮ۪ن خوشٮین منٛز تہِ حٲصِل شٲمِل گژھن ہَر ہمیٚشہٕ پزِ اِنسانَس یاد تھاوُن ییٚلہِ أسۍ أکِس مذہَبس قدٕر کَرو تِم مذہَبٔکۍ لُکھ تہِ کَرَن سٲنِس مذہَبس قدر یِتھ کٲٹھۍ روزِ احتِرام عقیٖدت برقرار اَگر أسۍ ؤنکیٚس وٕچھو اکھ أکۍ سٕنٛدس درگاہَن پٮ۪ٹھ چھِ أسۍ گژھان اکھ أکۍ سٕنٛدِس خوشین منٛز چھِ أسۍ شٲمِل گژھان اَمہِ سۭتۍ چھُ روزان بایی چارا یَتھ أسۍ انگریزی یس منٛز وَنان یونٹی اِن ڈایورسٹی تہِ رُت تہِ روزِ یِتھۍ کٲٹھۍ یِتھ کٲٹھۍ چھ ترقی گژھان مُلکَس چھِ ترقی گژھان مُلک چھُ برٛونٛٹھ پَکان ییٚلہِ أسۍ پانہٕ ؤنۍ مذہبی رَوا دٲری ہاوو